میٛٲنۍ مَذہبَن چھِ مےٚ ہیٚچھنٲمٕتۍ واریاہ سٮ۪ٹھاہ طریٖقو خدمت خلق کَرُن أسۍ چھِ کَران کٲم ییٚمۍ وِزِ اَسہِ نَوروز آسہِ یا کہِ بیٚیہِ کانٛہہ بوٚڑ دۄہ چھُ آسان أسۍ چھِ تِم اَصٕل پٲٹھۍ اَنجام دِوان أسۍ چھِ أکِس بیٚیہِ کِس مَدَتھ کَران تِکیٛازِ تِمَن گژھِ نہٕ مُشکِل یُن پیش کِہیٖنۍ نہٕ أسۍ چھِ پنٛنٮ۪ن رِشتہٕ دارَن پنٛنٮ۪ن ہَمسایَن دعوَت تھاوان زِ تِم واتَن فَلٲنۍ دۄہ سٲنِس گَرَس منٛز اَسہِ چھُ تَتہِ اَکھ تقریٖر منعقِد کوٚرمُت ییٚمۍ سۭتۍ أسۍ سٲری سَمان چھِ أکۍ سٕے جایہِ پَنٕنۍ کَتھ تہِ چھِ أسۍ کَران بیٚیہِ چھِ أسۍ سُہ پرٛوگرام تہِ سُہ تقریٖر تہِ اَنجام دِوان تَمہِ پَتہٕ کَرو أسۍ کَتھ کہِ أسۍ وَنو اَکھ أکِس پَگاہ چھِ آسان بوٚڑ زیُٹھ چھُ آسان أسۍ چھِ تٔمۍ سُنٛد مانان زانان سٲنۍ یَتھ یہِ سون مَذہَب چھُ سُہ چھُ سٮ۪ٹھاہ خۄش وُن مَذہَب زِ سُہ چھُ اَسہِ ہیٚچھناوان کِتھ پٲٹھۍ چھِ أکِس سۭتۍ بیٚیہِ کِس سۭتۍ وۄتھُن بِہُن